اسلام علیکُم تُہۍ چھُ حظ بُٹیٖک پٮ۪ٹھٕ یِم پَلو وَلو سُوان اے مےٚ حظ اوس یہِ پَلو حظ ٲسۍ مےٚ سُوٕںی ڈِزایِن وِزایِن کیٛاہ حظ چھُ تُہۍ بَناوان اَز حظ چھِنہٕ حظ یہِ ٹیٛوٗلِپ یِم تِم شِلوار سُہ چھُ حظ بَناوان تِم ٹیٛوٗلِپ شِلوار یِم حظ اَز تِم یِم چھِی سُہ ڈِزاینَس منٛز یِم کَف نٔرۍ چھِو حظ ترٛاوان کَف وَف اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ اسلام علیکُم اَدٕ